اَکھ ٹی وی سیٖریَل حظ اکھ ڈرٛاما اکھ چھُ یُس حظ بہٕ یُس حظ مےٚ وٕچھمُت چھُ یُس مےٚ واریاہ خۄش کَران چھُ سُہ ہسا چھُ ڈرٛاما سلطنتہِ عُثمانیہَس پٮ۪ٹھ مبنی آمُت بناونہٕ تَمیُک ناو حظ چھُ ارتُگرل غازی بیٚیہِ حظ چھُ کوٚرلُس عثمان یہِ سیٖریَل حظ چھُ مےٚ واریاہ خۄش کَران تِکیٛازِ حظ یہِ حظ چھُ حقیٖقی حقیٖقتَس پٮ۪ٹھ مَبنی یِم اَتھ منٛز کیریکٹٲرٕس چھِ تِم حظ چھِ تِم حظ چھِ ٲسۍ مٕتۍ یہِ رِیَل رِیَل کِردارَن پٮ۪ٹھ حظ چھِ یہِ مَبنی چھِ بَناونہٕ یِوان بیٚیہِ حظ چھِ یہِ أکِس مُسلمان سٕنٛدۍ خٲطرٕ مُسلمانَن ہٕنٛز ہِسٹرٛی چھِ اَتھ منٛز آمٕژ بیان کَرنہٕ ہاونہٕ آمٕژ اِسلیے حظ چھُ مےٚ یہِ واریاہ اِمپاٹَنٹ بیٚیہِ حظ اکھ خوٗبی چھِ یِم اَتھ منٛز اَداکار کٲم کران چھِ تِم حظ چھِ واریاہ اَصٕل ایٚکٹِنٛگ کٔرمٕژ اَتھ منٛز یہِ واریاہ ایکٹِنٛگ حظ چھِ واریاہ کِردار یِمو اَتھ منٛز کٲم چھِ کٔرمٕژ اَمہِ موٗجوٗب تِمو حظ چھِ یہِ واریاہ اَصٕل پٲٹھۍ یَتھ منٛز کٲم کران تَمہِ موٗجوٗب تہِ حظ چھُ مےٚ یہِ واریاہ خۄش کران واریاہ خۄش حظ چھُ کرن یہِ حظ چھُ رِیل باسان اَسہِ ایٚکزیکٹلی حظ چھُ یہِ بالکُل چھُ یہِ رِیل باسان زن تہِ نہ حظ چھُنہٕ یہِ باسنٕے یہِ چھُ بناونہٕ آمُت یہِ چھُ کِرٛییٹ اومُت کرنہٕ کِرٛییٹِو سیٖن حظ چھُ یہِ حظ چھُ سۄ باسان بالکُل زن چھِ أسۍ یہِ لایِو وٕچھان یا زَن چھِ أسۍ یہِ لایِو وٕچھان اَمہِ موٗجوٗب حظ چھُ مےٚ یہِ خۄش کران یہِ ڈراما ارتُگرل غازی بیٚیہِ کارلُس عثمان یُس سلطنَتہِ عُثمانیاہَس پٮ۪ٹھ مَبنی چھُ رِیَل کیٚریٚکٹَرَن حظ چھِ پٮ۪ٹھٕ چھُ یہِ مَبنی یہِ حظ چھُ مےٚ واریاہ خۄش کَران یِہوٚے اَکھ سیٖریَل حظ چھُ یُس مےٚ وٕچھمُت چھُ یا یُس بہٕ یُس مےٚ خۄش چھُ کَران سٕپیشلی حظ چھُ یہِ تُرکی منٛز بَناونہٕ آمُت واریاہ حظ واریاہ خۄش چھُ مےٚ یہِ کَران اَمہِ موٗجوٗب یِہنٛدیو کیٚریٚکٹرو موٗجوٗد یہِ کٕتھ پٲٹھۍ چھُ یِمو بَنومُت یِہنٛز یہِ ایٚکٹِنگ یہِ حظ چھُ رِیل باسان اَمے موٗجوٗب حظ چھُس بہٕ یہِ ڈرٛاما یہِ سیٖریل لایِک کَران یہِ حظ چھُ مےٚ واریاہ اَکھ فیورِٹ سیٖریَل چھُ یہِ ٹی وی شو میٛانہِ خٲطرٕ یہِ اَرتُگرل غازی کورلُس عثمان یہِ حظ چھُ واریاہ پَسنٛد مےٚ واریاہ زیادٕ پَسنٛد چھُ مےٚ یہِ سیٖریَل